پنٛداہ اگست چھِ مہ پنٛداہ اگست چھِ أسۍ مناوان یہِ اِنڈِپٮ۪نٛڈٮ۪نٕس آزٲدی ہُنٛد دۄہ چھِ أسۍ مَناوان پنٛداہ اگست زٕ اکتوٗبَر چھِ أسۍ مَناوان گانٛدھی جَیَنتی بیٚیہِ چھِ رِپَبلِک ڈے بَناوان أسۍ شَتوُہ جنؤری چھِ أسۍ مَناوان رِپَبلِک ڈے بیٚیہِ چھِ عیٖدُل رَمضان پَتہٕ چھِ أسۍ مَناوان عی عیٖدُالفِطر تہٕ بیٚیہِ بیٚیہِ شَوالکِس رٮ۪تَس منٛز چھِ أسۍ تمہِ پَتہٕ چھِ أسۍ مَناوان عیٖدُالضحیٰ